مےٚ حظ اوٚن فریج ہایر کمپٔنی ہُند ڈبل ڈور سُہ حظ چھُ واریاہ اصٕل فریج تتھ حظ چھ واریاہ ہیٖٹ اَپ چھُنہٕ سُہ گژھان کینٛہہ یا سُہ چھُنہٕ گرمان چھُنہٕ سُہ کینٛہہ یتھ زَن وَنان چھِ زِ کٲشر پٲٹھۍ گرمان یا ہیٹ اپ گژھُن تہِ حظ چھُنہٕ گژھان بِلکُل نہٕ کِہِیٖنۍ حظ سُہ حظ چھ واریاہ سردی دِوان واریاہ حظ ٹھنڈٕ آسان سُہ کَم از کینٛہہ کالَس منٛز ششمہٕ اَیِس کران واٹ کینٛہہ کَم سٕے کالَس منٛز چھُ کران سُہ ششمہٕ کُنہ تہِ چیزس اگر أسۍ تتھ منٛز کینٛہہ واٹر تھاوو آب تھاوو تتھ منٛز کینٛہہ سُہ چھ کَم سٕے کالس منٛز ششمہٕ بناوان یخ حظ کران کَم سٕے کالس منٛز حظ تتھ حظ چھ یا لیٖک چھُنہٕ کُنہِ طرفہٕ گژھان ہا واٹر لیٖک کینٛہہ کُنہ سایڈٕ بلکل نہٕ اسہِ حظ گوٛو واریاہ کال تتھ فریجس سُہ حظ چھ واریاہ بہتٔرین فریج واریاہ تعریفَن لایق حظ چھُ سُہ فریج